اہن حظ آ بہٕ وَنہٕ یِہوٚے زٕ ییٚلہِ مےٚ اَکہِ دۄہ اَکھ ٹرٛینِنٛگ ٲس حظ سۄ ٲس مےٚ ووٗشو خٲطرٕ ٹرٛینِنٛگ حظ بہٕ حظ گٔیَس تَتھ منٛز زَخمی حظ پَتہٕ حظ گوٚو مےٚ واریاہ زیادٕ تکلیٖف حظ گٔے مےٚ تَمہِ سۭتۍ حظ مجبوٗر گٔیَس بہٕ تَمہِ سۭتۍ آو مےٚ واریاہ زیادٕ نۄقصان گوٚو مےٚ پنٛنِس پانَس بہٕ ٲسٕس پَتہٕ واریاہ زیادٕ بٮ۪مار حظ ہاسپِٹَلَس منٛز آسٕس بہٕ بٮ۪مار حظ پَتہٕ کَریو تھوڑا یُس زَن ٹرٛینِنٛگ سٮ۪نٛٹَر چھُ تِمو کوٚر تھوڑا ہٮ۪لٕپ حظ باقٕے نہٕ کِہیٖنۍ پَتہٕ حظ گٔے کٲم اَکھ ٲسٕس بہٕ تیٖژاہ بٮ۪مار بٮ۪مار آسنہٕ باوَجوٗد حظ پے مےٚ لَڑُن تَمہِ ٹرٛینِنٛگ خٲطرٕ مےٚ دوٚپ نہ مےٚ چھُ کوچ بَنُن مےٚ چھُ یہِ ووٗشو پوٗرٕ کَمپٕلیٖٹ حظ چھِ مےٚ کَرُن حظ نَتہٕ اگر واریاہ زیادٕ تَمہِ ساتہٕ آیہِ مےٚ اِنجُری زنٛگہِ آیَم اِنجُری پَتہٕ ییٚلہِ اِنسان گٔے نہٕ حظ ٹھیٖک پانٛژھ شےٚ دۄہ لٔگِس تہٕ پَتہٕ گٔے ییٚلہِ تھوڑا گٔے ٹھیٖک پَتہٕ گٔے تَمہِ دۄہ تَمہِ پَتہٕ گٔے بیٛاکھ اَکھ کٲم حظ لوٚگ مےٚ اَتہِ بیٚیہِ نَرِ حظ پَتہٕ چھَس بہٕ یِتھَے کٲٹھۍ یِتھَے کٲٹھۍ گٔے لِمِٹ حظ گٔے کرٛاس بہٕ چھَس سونٛچان یوٗتاہ نہٕ بہٕ یہِ گِنٛدان چھَس تیوٗتاہ چھُ مےٚ ییٚتہِ پرٛابلِم گژھان تیوٗت چھُ ییٚتہِ لَگان پَتہٕ دوٚپ مےٚ نَہ مجھے مےٚ چھُ یہِ کَرُن کُنہِ تہِ حالتَس منٛز چھِ مےٚ یہِ کَرُن پَتہٕ حظ ایٹ دَ اٮ۪نٛڈ پَتہٕ مۄکلو سُہ مےٚ سٲرٕے حظ کٲم کٔرِتھ اَصٕل پٲٹھۍ